کَشمیری لَنگویجز یوٗز میڈیاہس منٛر ریڈیو ٹیلی وِجَن گۄڈنیتھے ہسا أسۍ وٕچھَو اَگر أسۍ ریڈیو منٛز یہِ یوٗز چھِ یِوان کرنہٕ أسۍ ہسا چھِ بوزان کشمیٖری پٲٹھۍ خبرٕ بیٚیہِ تہ یِمہ ہساعام جنتا ییٚتہِ چھِ لوٗکھ چھِ ییٚتہِ تِم ہسا چھِ کٲشرُے بوزان تہِ تہٕ کٲشرُے ونان تہِ بیٚیہِ ٹیلی وِجَنس منٛز تہِ ہسا چھِ یوان کٲشِرس منٛز پروگرام یِم ہسا ڈراما چھِ یوان سیٖرِیلز تہِ چھِ یِوان آ بیٚیہِ ہسا چھِ پرِنٹَس منٛز تہِ چھِ یِوان کٲشِر پٲٹھۍ اخبارا اَکھ سُہ تَتھ منٛز سُہ تہِ ہسا چھِ ہیٚکان کٲشِر لُکھ پرتھ بیٚیہِ چھِ واریاہ وایاہ تہِ چھِ یِوان یہِ کٲشُر یوٗز کشمیٖری لنگویج یوٗز کَرنہٕ اگر ہا کُنہِ جایہِ کلچرَل پروگرام چھِ آسان تَتہِ ہسا چھِ گژھان کشمیٖری لنگویج یوٗز زیادٕ تر اگر ہا کُنہِ جایہِ چھِ یا